اَکہِ لَٹہِ چھُ مےٚ موقعہٕ میولمُت سٲنِس کالجس منٛز اوس فنگشن تہٕ تَتھ منٛز اوس اکھ کَراٹے ہیٚچھناوان تہٕ تَتھ منٛز چھُ تھوڑا موقعہٕ میوٗلمُت تَتھ منٛز تھوڑا اِنوالو گژھنس یہِ چھُ واریاہ اَصٕل اَمیُک سیلٕف ڈِفینس خٲطرٕ تہٕ باقٕے یِم واریاہ آسن تہٕ